اَسَلامُ علیکُم ڈاکٹر صٲب چھِو حظ آ اَسہِ حظ اوس ڈاکٹر صٲب اَصٕل چھِ اَسہِ دنٛدس دود حظ اَسہِ اَسہِ وُچھ تُہُنٛد اٮ۪ڈوٹیٖزمٮ۪نٛٹ پٮ۪ٹھ تُہُنٛد نمبر تہٕ اَسہِ کوٚروٕ تۅہہِ تَوے کال أسۍ چھِ روزان راول پوٗرا خان صاحب اَہَن حظ سر آ بِلکُل ڈاکٹر صٲب سر اَسہِ چھِ پٔتمِس أکِس دنٛدس دَگ سر اَصٕل اوس اَسہِ اَمہِ برٛونٛہہ تہِ کیٚنٛژھے کال برٛونٛہہ دنٛدن دود تَمہِ پتہٕ اوس اَسہِ عٮ۪لاج کوٚرمُت یہِ ڈسٹرک ہاسپِٹل بڈگامے مگر اَسہِ اوس نہٕ تَمہِ دۄہ پتہٕ ہٕے تۄہہِ چھُو کِلنِک اَتہِ تَمہِ پتہٕ کوٚرُن اَسہِ بیٚیہِ کیٚنٛہہ دود اَسہِ ٲس روٗٹ کنال کوٚرمُت اَسہِ اوس باقٕے میڈِسن تہِ تھوڑا بہت کھوٚمُت اَمہِ خٲطرٕ تہٕ مگر اَز چھُ اَسہِ بیٚیہِ دود آسان تہٕ ؤنہِ وُچھ اَسہِ تُہنٛد اٮ۪ڈوٹیزمٮ۪نٛٹ پٮ۪ٹھ تُہُنٛد نمبر تہٕ اَسہِ کوٚروٕ تۅہہِ تَوے کال نہَ سر اَصٕل منٛز چھُو یِم بدل دنٛد تہِ ٲسۍ تِم تہِ چھِ اِنوالوٗ گٔمٕتۍ یِمن روٗٹ کنال اوس کٔرِتھ تہٕ سُے گوٚو آلریٚڈی سُہ روٗد نہٕ کامیاب کِہیٖنۍ تہِ اَسہِ چھُ تِمن تہِ دود تہٕ باقین تہِ دود سر أسۍ گٔے کم سے کم آسو أسۍ گٔمٕتۍ شیٚیہِ سَتہِ لٹہِ اَسہِ اوس پٮ۪وان اَکہِ دۄہ گَژھُن پتہٕ زٕ دۄہ اوس آسان تھَکھ تَمہِ پتہٕ اوس پٮ۪وان بیٚیہِ گَژھُن پتہٕ اوس آسان بیٚیہِ زٕ دۄہ تھکھ پتہٕ اوس پٮ۪وان بیٚیہِ گَژھُن یِتھَے کٔنۍ چھِ اَسہِ کٔرۍمِتۍ پانٛژھ سَتھ چکر

آ سر اَسہِ چھُ اَمہِ برٛونٛٹھ تہِ اٮ۪کٕس رے کٔرنٲیمٕتٮ۪ن ییٚمہِ ساتہٕ اَسہِ عٮ۪لاج اوس چلان تَمہِ پتہٕ تہِ کرنٲے اَسہِ اٮ۪کٕس رے تہٕ مگر مےٚ ٲس نہٕ پتاہ کیٚنٛہہ تِم چھا ٹھیٖک کِنہٕ کیٚنٛہہ سُہ اوس ڈاکٹر صٲب پانَے وُچھان ٹھیٖک چھُ سر ٹھیٖک چھُ سر ٹھیٖک سر آ سر وُنکٮ۪سے چھَم دنٛدس دَگ آ سر کِہیٖنۍ آ سر دوا چھِ أسۍ کھٮ۪وان یِہےَ پین کِلر اوس اوٚنمُت بیٚیہِ اوس تھوڑا بہت اِنفٮ۪کشنُک دوا اوٚنمُت تہٕ تھوڑا بہت چھِ مےٚ فرق تہٕ تیٖژا زیادٕ نہٕ کیٚنٛہہ ٹھیٖک چھُ ڈاکٹر صٲب ٹھیٖک سر ٹھیٖک چھُ سر ٹھیٖک چھُ ڈاکٹر صٲب ٹھیٖک چھُ سر ٹھیٖک چھُ سر شُکریہ تُہُنٛد اَسَلام علیکُم